روزمَرہ ایٚکٹِوِٹیٖز یِم ہَسا سٲنِس پُلوٲمۍ ڈِسٹرکَس منٛز چھِ یِوان کَرنہٕ تِمَن منٛز ہَسا گٔے سپوٹ یِم یِمَن منٛز یہِ ہَسا چھِ یِوان کِرکَٹ کِرکَٹ ہَسا چھِ لکھ زیادٕ تَر پَسنٛد کَران سٲنِس یَتھ ڈِسٹرکَس منٛز دٔیِم گٔے والی بال یا والی بال تہِ ہَسا چھِ واریاہ لٔہ لُکھ گِنٛدان سٲنِس ڈِسٹرکَس منٛز أمۍ سۭتۍ ہسا چھِ فِٹنیٚسٕے روزان لُکن أسۍ ہٮ۪کو یی ؤنِتھ کہِ فِٹنیٚس چھِ روزان لُکن ہِنٛز اصل تَوٕے چھِ کران یِم پرٮ۪فر کِرکٹ تہٕ والی بال